السلام علیکُم وَرحمتُہ اللہِ وَبرکاتہ ہوٗ آز وَنہٕ بہٕ تۄہہِ پنٛنہِ فیملی متعلِق بیٚیہِ وَن بہٕ تۄہہِ پنٛنٮ۪ن فرٛٮ۪نٛڈَن مُتعلق یِمَن زَن دوس چھِ وَنان گۄڈٕ حظ وَنہٕ بہٕ تۄہہِ پنٛنہِ پٔرِوارَس مُتعلق سٲنِس گَرَس منٛز حظ چھِ مےٚ گۄڈٕ چھُس بہٕ پَتہٕ چھِ مےٚ خۄدایَس سَوال مول موج بیٚیہِ چھِ مےٚ بیٚنہِ زٕ بیٚیہِ اوس نانۍ بٔڈِ بَب تِم حظ گُزرے حال حالٕے بَس بیٚیہِ چھُ مےٚ مول حظ سُہ چھُ مٔزوٗرۍ کَران یَتھ زَن لیبَر چھِ وَنان پَتہٕ حظ گوٚو فرٛٮ۪نٛڈَن کُن پَکو أسۍ فرٛٮ۪نٛڈَن منٛز چھِ مےٚ یِوان مےٚ چھِ یار بٮ۪سٹ فرٛٮ۪نٛڈ چھِ مےٚ ییٚتی کٕلوز فرٛٮ۪نٛڈ تِمَن منٛز چھِ یِوان سامِر فیضان چھِ یِوان زاہِد چھُ یِوان یِم حظ چھِ مےٚ واریاہ کٕلوز یار پَتہٕ حظ وَنہٕ بہٕ تۄہہِ بیٚیہِ کٕلاس فٮ۪لوز یِم مےٚ سکوٗلٕکۍ یار حظ چھِ تِمَن منٛز چھُ مےٚ یِوان یاسِر تِمَن منٛز چھُ یِوان راشِک تِمَن منٛز چھُ یِوان سوٗرَج سوٗرَج حظ چھِ واریاہ واریاہ مَزاقیَہ سُہ حظ چھُ واریاہ جوک کَران بیٚیہِ حظ چھُ مےٚ بیٛاکھ یار تٔمِس چھِ وَنان روٗف سُہ تہِ حظ چھُ وارٕ اَصٕل تٔمِس اَگر بہٕ کیٚنٛہہ تہِ وَنہٕ سُہ حظ تھاوان مےٚ میسَر ہمیشَہ تٔمۍ حظ رُکووُس نہٕ بہٕ زٕ ہاے تہِ کُنہِ چیٖزَس پٮ۪ٹھ اَگر مےٚ کیٚنٛہہ ضوٚرَتھ آسہِ سُہ چھُ مےٚ وَنان تورَے یا اَگر تٔمِس آسہِ ضوٚرَتھ بہٕ چھُس تٔمِس وَنان کیٚنٛہہ مَہ چھُے ضوٚرَتھ بیٚیہِ حظ چھُ مےٚ بیٛاکھ یار تٔمِس چھُ ناو مہران سُہ تہِ چھُ واریاہ اَصٕل أسۍ چھِ سُہ تہٕ بہٕ واریاہ ٹایِم سٕپٮ۪نٛڈ کَران أسۍ چھِ سُہ تہٕ بہٕ واریاہ اَصٕل گِنٛدان وۄتھان بیٚہوان کھٮ۪وان چٮ۪وان یِکوَٹَے